مےٚ کوٚر لَکٹے پٮ۪ٹھَے شروٗع کُلۍ وۄپداوٕنۍ ییٚلہِ بہٕ ٲٹھمہِ جَمٲژِ ٲسٕس پَران بہٕ ٲسٕس مٕمی سۭتۍ گژھان وارِ منٛز تَتہِ ٲس مٕمی کُلۍ لگاوان تہٕ بہٕ ٲسٕس تٔمِس وٕچھان مطلب لَکٕٹۍ کُلۍ ٲسۍ لَگاوان بہٕ ٲسٕس تٔمِس وٕچھان یہِ کِتھ پٲٹھۍ چھِ لَگاوان بیول ٲسٕس چھَکان بہٕ ٲسٕس وٕ وٕچھان مطلب سۄ ٲس گۄڈٮ۪تھ خانہِ سۭتۍ میٚژ کھَنان پَتہٕ ٲس بیول ترٛاوان پَتہٕ ٲس پٮ۪ٹھٕ بیٚیہِ میٚژ ترٛاوان تہٕ پَتہٕ ٲسٕس کھاد چھَکان پَتہٕ ٲسٕس کُنہِ ساتَن بہٕ تہِ وَوان بیول یا کُلۍ لَگاوان اِتھ پٲٹھۍ ہیٚوچھ مےٚ تہٕ اَز چھس بہٕ اَصٕل پٲٹھۍ کُلۍ لَگاوان تہٕ بیٚیہِ چھِ تَتھ